اہن سا ییتہِ حظ چھِ واریاہ یِم ٹریڑشنل فیسٹٕولز مناوان یِتہٕ کٔنۍ زَن عید چھِ مناوان کھیربَوانی ہُند دۄہ چھِ مناوان امرناتھ یاترا دۄہ چھِ مناوان امرناتھ یاترا ہس حظ چھِ آ تَتہِ چھِ شیٖنہ شیٖنو شولِنگ بنان تہٕ پَتہٕ چھِ یوان نٮ۪برٕ پٮ۪ٹھٕ کٲشر پٔنڑِت یِم تہِ یہِ چھِ یوان آ بَٹہٕ پَنٕنۍ پوجا کَرنہِ تور تَتھ تراوان تتہِ دۄد بیٚیہِ چھِ تَتہِ لَنگر آسان کھیربوانی تہِ چھِ بوڑ لَنگر آسان چلان تِمن دۄہن تہٕ تَتہِ چھِ یوان یِم کٲشر بَٹہٕ پَنٕنۍ یہِ عبادت کَرنہِ تَتہِ چھِ تراوان تِم تَتہِ چھُ اکھ بوڑ کوٚنڑٕ یَتھ منٛز تِم تراوان چھِ تِمن آسہِ کیٚنٛہہ تَتہِ دِیُن نِیاز تِم چھِ دِوان سُہ تَتھ کُنڑس منٛز سُہ چھُ واریاہ بوڑ کُنڑ کنٛڑ یَتھ منٛز واریاہ نیاز چھُ واتان تہٕ بیٚیہِ چھِ أسۍ عید تہِ پَنٕنۍ واریاہ اصل پٲٹھۍ ییٚتہِ سیلبریٹ کَران یِتھ کٔنۍ زَن أسۍ سٲری شُرۍ چھِ رٔلِتھ مِلتھ گیٚوان تہٕ بیٚیہِ چھِ پَننہِ خوشی ہُند اظہار کَران تَمہِ دۄہ چھِ اکھ أکۍ سُند گَژھان عید مُبارک کَران خوشی سان چھِ عید ہنٛز نماز تہِ ادا کران سٲری شُرۍ بیٚیہِ چھِ گِندان آسان دۄہس بیٚیہِ چھِ پَتہٕ ژیٖر اَژان گَرٕ تہٕ پَتہٕ چھِ گَرِکٮ۪ن سۭتۍ تہِ اَسُن گِندُن کَران واریاہ ٹایم بیٚیہِ چھِ عبادت تہِ کران پَتہٕ بیٚیہِ چھِ کَران یِم نانۍ بٕڑبَب چھِ تَمہ دۄہ آسان تِم چھِ ونان اَسہِ پَننہِ کہانی پتہٕ چھِ أسۍ اکھ أکس سال تہِ کَران سال کٔرتھ نِوان پَننٮ۪ن یِتھ کٔنۍ زَن أسۍ پَننٮ۪ن پۄفن چھِ سال کَران پَننٮ۪ن ماسن چھِ سال کَران اَسہِ چھِ مام تہِ سال کَران تہٕ پَتہٕ چھِ اَسہِ تَتہِ واریاہ اصل پٲٹھۍ گِندان اَسُن گِندُن کَران تہٕ یہِ چھُ اکھ اکھ طٔریقہ اَسہِ آسان کہِ اَسہِ چھُ اکھ أکۍ سُند ماے محبت بڑان یِتھے کٔنۍ چھُ کھیربَوانی تَتہِ تہِ چھُ واریاہ بوڑ مٲلہ لگان ییٚتہِ چھُ کَمر صٲبُن مٲلہ مٲلہ یُس واریاہ ٹایمہٕ پَتہٕ چھُ آمُت از یور ٲں از گو واریاہ ٹایم تہٕ وونۍ چھُ اَسہِ ییٚتہِ سُہ مٲلہ مناوان تَتہِ چھِ واریاہ اصل چیز آسان تمہِ دۄہ بیٚیہِ چھِ واریاہ یِم کلاکار چھِ آسان تِم چھِ پَننۍ کَلاکٲری ہاوان گیٚون وٲل چھِ یوان صوفی صوفی گیٚون وٲل چھ یوان تور تہٕ پَتہٕ چھِ تٕم گیٚوُن تہِ اصل پٲٹھۍ کَران تَتہِ یِم سانہِ ماجہِ بیٚنہِ چھِ تِم تِم تہٕ چھِ تور گَژھان تہٕ بوزان چھِ سُہ گیٚوُن میٲنۍ نانۍ سۄتہِ چھِ آسان تا ییٚلہِ سۄ گیٚوُن چھِ بوزان سۄ چھِ وَدُن ہیٚوان تہٕ سۄ چھِ ونان سٲنس ٹایمس منٛز تہِ اوس اِتھے کٔنۍ آسان مٲلہٕ اِتھے کٔنۍ ٲسۍ چیز آسان ییٚتہِ بیٚیہِ چھِ آسان تَتہِ پۄکرٕ تھِ یُہنٛد أسۍ کھیٚوان چھِ پَتہٕ تَتِیُک توٚبرُک نِوان چھِ گَرٕ تہِ حلوٕ چھِ نِوان پراٹھہٕ چھِ نوان باقٕے توٚبرُک تہِ چھِ نوان اِتھے کٔنۍ چھِ اَمرناتھ یاترا ییٚلہِ تور چھِ گَژھان یِم چھِ بَڑٕ شوقہ سان گَژھان پَنٕنۍ عبادت کمپٕلیٹ کَرنہٕ کَرنہٕ خٲطرٕ تور گَژھان بییہِ چھِ تَتہِ بوٚڑ بارٕ شریِن یوان ماننہٕ سۄ تَتہِ چھِ شِولِنگس پٮ۪ٹھ یم دۄد تراوان تہٕ یِہُند مانُن چھُ آسان کہِ تَتہِ چھُ ٲں سرُف ناگ دیوتا آسان یُس سُہ دۄد چھُ چیٚوان تہٕ یِم چھِ تراوان تَتھ سُہ شِولِنگس سُہ دۄد تہٕ یِم چھِ تَتہِ اصل پٲٹھۍ پَنٕنۍ عبادت تہِ کَمپٕلیٖٹ کَران